یُس اِنڈین ایجُکیشن پولسی چھِ یُس یمیُک یُس نظام یُس اَمیُک سِسٹم چھُ سُہ چھُ واریاہ اَصٕل تِکیازِ کہِ یُس این ای پی نِو ایجُکیشن پولسی گے زٕ ساس ترُٛواہَس منٛز یُس ییٚتہِ لاگوٗو گے ییٚتہِ اِنڈیاہَس منٛز تَمِکۍ یِم روٗلز چھِ تِم چھِ واریاہ اَصٕل یعنی کہِ بَچَس چھُ مِلان پَنُن ٹیلَنٹ ہاونُک اکھ موقع بَچَس اَگر پَرنَس منٛز آسہِ زیادٕ شوق سُہ ہٮ۪کہِ پٔرِتھ کھیلنَس منٛز آسہِ گِندنَس منٛز آسہِ زیادٕ شوق یا گِندنَس گَندُن آسہِ زیادٕ تَگان یا گِندنَس منٛز آسٮ۪س زیادٕ ٹیلینٹ سُہ ہیٚکہِ تَتھ منٛز پاٹِسِپیٹ کٔرِتھ سُہ ہیٚکہِ تَتھ منٛز شِرکت کٔرِتھ تہٕ پَتہٕ ہیٚکہِ کیٚنٛہہ حٲصِل کٔرِتھ یہِ چھِ یُس یہِ نِو ایجُکیشن پولسی چھِ یہِ چھِ میانہِ چارو اَندو چھِ یہِ مطلب یہِ ڈیولَمینٹ یہِ چھِ اکھ اَصٕل پولسی میانہِ حِسابہٕ اَمِکۍ چھِ اَصٕل واریاہ اَصٕل روٗلز یا مثال ییٚتہِ ٹیٖچرٕ چھےٚ نہٕ فورسبلی پَرناوان شُر کہیٖنۍ ٹیٖچرس چھِ گِندان اَسوُن پَرناوُن شُر یُس تٔمِس اَصٕل پٲٹھۍ یہِ یُس سُہ پِک اَپ سَمجِتھ ہیٚکہِ جلدی بیٚیہِ یُس ٹیٖچر چھُ تٔمِس چھِ دِن ہر کانہہ اِکیِپمینٹ شُرِس ہر کانہہ رِسورٕس چھِ دِن ییٚمہِ سۭتۍ سُہ پٔرِتھ ہیٚکہِ یا یُس یہِ نِو اٮ۪جُکیشن پولسی چھےٚ اَتھ منٛزچھِ واریاہ اَصٕل اَصٕل مطلب روٗلز یِمَن تحت یِم آز اَنڈیاہَس منٛز لاگوٗ چھِ گٔمٕتۍ تہٕ یِم یِمن فالو تہِ چھِ آز آزٕکۍ ٹیٖچٲرٕس کران یا ہر کانہہ اِنسٹِچوٗٹ چھُ آز یِمن فالو کران تہٕ یُس یہِ نِو ایجُکیشن پولسی چھےٚ میانہِ حِسابہٕ چھِ یہِ اکھ اَصٕل چیٖز ہر کٲنسہِ خٲطرٕ تِکیازِ اَتھ منٛز چھِ یِوان ہَر ہر کُن چانٔس دِنہٕ اَگر پَرنَس منٛز آسہِ زیادٕ شوق پَرنُک چانٔس یِیہِ دِنہٕ اَگر گِندنَس منٛز آسہِ زیادٕ شوق گِندنُک چانٔس ہسا یِیہِ دِنہٕ میانہِ حِسابہٕ چھِ یہِ واریاہ اَصٕل اکھ پولسی اَتھ اَسہِ پَزِ اَمیُک امہِ تَحت اَمیُک پَزِ اَسہِ مانُن تِکیازِ کہِ یہِ چھےٚ واریاہ اَصٕل اکھ پولسی اَگرٕے اَگر أسۍ اَتھ منٛز یہِ اَمیُک اَتھ یہِ اَگر اَصٕل اصٕل پٲٹھۍ یَتھ فالو کَرو میانہِ حِسابہٕ ہٮ۪کو أسۍ کیٚنٛہہ نتہٕ کیٚنٛہہ پَنُن کیریر ہٮ۪کو بَنٲیِتھ تہٕ میانہِ حِسابہٕ چھِ یہِ اکھ اَصٕل پولسی یُس اَسہِ پَزِ فالو کَرٕنۍ